اسلام علیکُم وٕنکیٚن چھِ مان ژٕ پٔزۍ پٲٹھۍ یہِ آب یُس چھُ یہِ چھُ آ یہِ چھُ واریاہ خَراب وٕنکیٚن چھِنہٕ اِنسان مان ژٕ ہُہ یِم وٕنکیٚن قٕسم گَرَن مَنٛز چھِ سورٕے ژھوٚٹھ چھُ نیران کینٛہہ چھُ نیران مان زٕ ژھٕنان یِتھے کٲنٛٹھ کوٚلَن مَنٛز گامَن مَنٛز تہِ گوٚو وۄنۍ ہہُ واریاہ یہِ آب خَراب کیازکہِ ییٚتہِ بَنو وُکھ سا سارو زیادٕ خوٚشک یَتھ زٔمیٖنَس اتھ چھِ پیٚوان وۄنۍ یِم دوا چھیٚکٕنۍ یہِ زَہَر تہِ چھُ أتھۍ زمیٖنَس مَنٛز شروٚپان یہِ چھُ یِمن کوٚلَن مَنٛز وَسان امے سۭتۍ گٔے ییٚتہِ سٲرسٕے مان ژٕ بیٚمارِ زیادٕ یِم بیٚمارِ آس نہٕ بونٛٹھ کینٛہہ بونٛٹھ تہِ آسہ بیٚمارِ مَگَر یِم بیٚمارِ آسنہٕ کینٛہہ بونٛٹھ اوس یُہے کَلہٕ دودا اوس یا یہِ نَریٚن زَنٛگَن دَگ ٲس زُکام اوس ہُہ مان ژٕ وُنٛکیٚن چھُ خۄداہ کٔرِن رَحَم ونکیٚن چھِ بٔڑ بٔڑ مان ژٕ بَجہِ بَجہِ بیٚمارِ آمژٕ ونکیٚن چھِ بَجہِ بَجہِ بیٚمارِ بیٚمارِ گَژھان تہِ چھِ ونکیٚن بَجہِ بَجہِ بیٚمارِخۄداے کٔرِن رَحَم مَگَر یہِ چھِ أسۍ پانے کَران یہِ چھِ أسۍ سورٕے پانے کَران یہِ چھِ أسہِ سورٕے مان ژٕ امے سۭتۍ سَپدان یکہِ چھُ شَہَر شَہرَس مَنٛز چھِ تیٖژ مان ژٕ گَندگی تیوٗت ہُہ شُمارٕے چھُ نہٕ تَتہِ یہِ گَرَن مَنٛز نیران ژھۄٹھ چھُ نیران پالتھیٖن چھِ نیران لیٹرین مَنٛز آب چھُ نیران سُہ چھُ سَڑکَن پٮ۪ٹھ آسان سُہ چھُ یِمو نالیٚو مَنٛز یہِ چھُ سورٕے رَلان آبَس مَنٛز یہِ چھُ سورٕے گَژھان أتھۍ آبَس مَنٛز یہِ چھُ گَژھان مان ژٕ جیٖلَس مَنٛز دریاے جہلِم چھُ اَتھ مَنٛز چھُ وَسان یہِ چھُ سورٕے امے سۭتۍ اسلیے چھِ أسۍ یُہے آب کَران اِستعمال أسۍ چھِ یُہے چیٚوان أسۍ چھِ یُہے مان ژٕ پَننِس پانَس لاگان امے سۭتۍ گٔے اسۍ بیٚمارِ امہِ سۭتۍ گوٚو اَسہِ مان ژٕ ہُہ سورٕے یہِ سون ماحول گوٚو امے سۭتۍ خَراب بونٛٹھ آسہٕ نہٕ یِم بیٚمارِ بونٛٹھ اوس نہٕ یہٕ آب یوتاہ خَراب کینٛہہ بونٛٹھ ٲس مان ژٕ اوس سورٕے صاف صاف اوس مان ژٕ بونٛٹھ اوس نہٕ مان ژٕ یِم یِم قٕسم نیران گَرَن مَنٛز کینٛہہ ونکیٚن چھِ زیادٕ پالتھیٖن نیران ونکیٚن چھِ یِم یہِ اَنان ییٚتہِ بازرَن مَنٛز یِم چیٖز بونٛٹھ ٲسۍ نہٕ اَننٕے یِم چیٖز یِم چھِ ژھٕنان أسۍ ییٚتھٕے وَتَن پٮ۪ٹھ یِم چھِ ژھٕنان أسۍ یِمَن ڈَسٹہٕ بِنَن مَنٛز یہِ ڈَسٹہٕ بِن تُج لَگٲو یَتھ یَتھ کوٚلہِ مَنٛز تہٕ گوٚو نہ سُہ آب چیٚو گوٚو تمہِ سۭتۍ تہِ خَراب وِنکیٚن چھُ پرٮ۪تھ کُنہِ اَندٕ گَنٛدگی وِنکیٚن چھُ پرٮ۪تھ کُنہِ اَندٕ مان ژٕ پرٮ۪تھ کانٛہہ پُلوشَن اورٕ یورٕ یِوان تہٕ امہِ سۭتۍ چھُ گَژھان سورٕے خَراب ونکیٚن چھِ مٲنِو یہِ کہِ گانٛد چھِ اَسہِ خاص کَر گُپَن چھِ اَسہِ یِم مان ژٕ یہِ چھِ یُہُنٛد یہِ پِشاب چھُ نیران مٲنِو یہِ چھُ سورٕے ژھٕنان أسۍ کوٚلَن مَنٛز رَلہٕ یہِ چھُ وَسان سورٕے أتھۍ آبَس مَنٛز امہِ آبہٕ سۭتۍ چھِ اَسہِ یِم بیٚمارِ سَپدان یِم یِم بیٚمارِ چھِ اَسہِ سَپدان یِم یِم قٕصہٕ چھِ اَسہِ گَژھان خۄداہ کٔرِن رَحَم خۄداہ دِیِن مٲفی تم بیٚمارِ چھِ وٕنکیٚن گَژھان یِمَن مَنٛز یِمَن سۭتۍ چھِ اِنسان لاعلاج ہیٚکان گٔژھِتھ اللہ تعالیٰ بَچٲیِن وۄنۍ بَچٲیِن سارنٕے اَسہِ تہِ بَچٲیِن پرٮ۪تھ کٲنٛسہِ بَچٲیِن یِمو بیٚماریٚو نِش مَگَر اِسلیے یہِ چھِ أسۍ پانےٚ کَران یہِ چھِ أسۍ سورٕے پانےٚ مان ژٕ ہہُ یہِ چھِ أسۍ یِتھ کنۍ بونٛٹھ ٲسۍ وَنان وَو بہ وَو تہٕ لون بہ لون یہِ چھُ تی یہِ چھِ أسۍ وَوان یی چھِ لونان یی چھِ کَران تہِ یی چھِ چیٚوان اموے بیٚمارِ چھِ اَسہِ مان ژٕ ہہُ یِموٕے سۭتۍ چھِ أسۍ یِمنٕے مَنٛز چھِ أسۍ مُبتَلا گٔمٕتۍ وِنکیٚس وِنکیٚس چھُ سورٕے ہُتھ کٔنۍ آیے شٲہی مَگَر یِتھ کٔنۍ آیہِ مان ژٕ یِتھ کٔنۍ آیہ خَرٲبی ہُتھ کٔنۍ آیے شٲہی مان ژٕ ہُتھ کٔنۍ آیہِ واریاہ فیسَلٹی آیہِ مَگَر اِسلیے گوٚو نہَ یمہِ سۭتۍ گوٚو نہَ ماحول خَراب یمہِ سۭتۍ گوٚو نہَ مان ژٕ آب گوٚو خَراب بیٚمارِ گٔے پٲدٕ بیٚمارِ ووژھٕ بیٚماریٚن مَنٛز ہیٚکۍ أسۍ مان ژٕ مُبتلا گٔژھِتھ مَگَر اَسہِ کوٚر یہِ سورٕے پانے اَسہِ کوٚر یہِ سورٕے پانے اَسہِ کوٚر یہِ سورٕے اَگَر أسۍ حِساب سان احتِیاط سان کَرہَو احتِیاط سان أسۍ مان ژٕ ییٚکیاہ ڈشٹہ بِن تُجے اَسہِ اَگَر وۄنۍ یہِ أسۍ کَرہَو یہِ تُلہَو ہُتُیٚن کھنہَو کُنہٕ شایہِ کھۄڑ مان ژٕ میٚژِ ہُنٛد کھۄڑ کھنہَو ژھٕنہَو تٔتھ مَنٛز دٕنِتھ تہِ چھِنہٕ أسۍ کَران کینٛہہ اَسہِ تُل اَسہِ گَژھان سُہوٗلیَت تُج ہوٚتٮ۪ن وَلہَ یَتہِ چھِ کوٚل تہٕ وُوٚتھ اوٗر وَلہٕ ییٚتٮ۪ن چھِ مان ژٕ یمہِ سایڈِ چھِ مان ژٕ بیاکھ کوٚل تُل بیٚیہِ گَرَن تہٕ ژھُنُن اوٗر گٲوَن ہُنٛد مان ژٕ یہِ سورٕے یِتہِ نیران تِتہِ گَژھان أتھۍ مَنٛزٕے اِسلیے چھِ اَسہِ امے سۭتۍ مان ژٕ یِم یِم بیٚمارِ سَپدان اَوے گٔے أسۍ یِمَن بیٚمارٮ۪ن مَنٛز مُبتَلا تہٕ اِسلیے امے وَجہ چھِ أسۍ امے وَجہ چھِ اَسہ یہِ سَپدان